السَّلامُ علیکم اہن حظ ٹھیٖک تُہۍ چھُو حظ ٹھیٖک یہِ بہٕ حظ چھس ٹیوٗرِسٹ مےٚ اوس وُچھن یہِ ییٚتہِ کٔم کٔم ٹیوٗرِسٹ سُپاٹٕس چھِ ییٚتہِ ییتہِ ٲسۍ ٹرٛیٚوٕل ہیٚکو کٔرتھ

تُہۍ ونِو مےٚ کَتھ سُپاٹس پٮ۪ٹھ کیاہ کیاہ خٲمی چھِ کہِ ساری کیاہ کیاہ یہِ چھِ خصوص مطلب آ

گُریز کُس حظ رِچ چھُ گُریز کیاہ چھُ تیُتھ

تُہۍ ؤنوا مےٚ کانہہ مطلب کانہہ سُہ جاے یَتھ منزتُہنٛد کَلچر چھُ کٲشُر کَلچر چھُ پَرٛموٹ گَژھان اچھا اچھا اَدٕ کہِ اَدٕ کہِ نایس ٹوٚ میٹ یو